وعلیکُم اسَلام تُہۍ چھِو حَظ یہِ ڈینٹٕسٹہٕ یہِ اوس کَریاو دَنٛدَس دود مےٚ دوٚپ أمِس مےٚ ہو ہاوا أمِس دَنٛدٕ ڈاکٹرَس یہِ دَنٛد اَمہِ برٛونٛٹھ تہِ اَمہِ برٛونٛٹھ تہِ ہایاو مےٚ أمِس واریاہ لَٹہِ یہِ ڈاکٹَرَن مَگر أڈیٚو دوٚپ أسۍ کَرو یِتھٕ کٔنۍ أڈیٚو دوٚپ اَتھ کَر فِلِنٛگ أڈۍ چھِ دَپان یہِ کَڈ مَگر اَتھ چھُ ہمیشہِ دوٗریٚر آسان لہذا وَن ژٕ أمِس ڈاکٹَر صٲبس جان باسہِ اَتھ حظ چھُ کُھۄکُھر اَتھ چھِ دَگ آسان ہَمیشہِ اَتھ چھُنہٕ دَگہِ گَژھان کِہیٖنٛۍ دَوا تہِ کھیٚیٛاو اتھٕ پیٚٹھی دَنٛد ڈاکٹرَن نِش تہِ گٔیاس دۅن اِن شاٹ اِن شاٹ ایٚکٕس ریٚے کَریاو مگر مگر یہِ دَوا تہِ حَظ کھیٚو ایٚکٕس ریٚے تہِ کوٚرُس وۅنۍ چھِ دَپان أڈۍ ڈاکٹَر اَتھ کٔرِو فِلِنٛگ أڈۍ چھِ دَپان اتھ یہِ کڈہون نیٚبرٕے أڈۍ چھِ دَپان نَسا روٗٹ کَنال کٔرۍہوٗس مگر مےٚ باسیٚوو مےٚ بوٗز وۅنۍ ہسا چھُ یہِ ڈاکٹر صٲب چھُ جان یہِ چھُ عیٚلاج کَرَن دَنٛدَن جان اِسلِیے دٔپۍتَو سُہ کَر آسہِ اتہِ بہٕ یِمہٕ ہا تہٕ بہٕ ہاوہا تٔمِس یہِ پَنٕنۍ دَنٛد

نہَ حَظ پَتہٕ پتہٕ مےٚ گَژھِ وٲرۍ میلٕنۍ نہ حَظ تِم یہِ حَظ وُچھٕ ہا سُہ تَمے دۄہ اگر تُہۍ میٚہَربٲنیاہ کٔرِو مےٚ دیٛاوٕہیٖو تُہۍ ٹایِم تہٕ تیلہِ یِمہٕ ہا بہٕ مےٚ چھِ اَتھ دَگ آسان اَتھ چھِ زِیادٕے پَہم دَگ آسان اَتھ چھُ عذاب بہٕ حَظ یِمہٕ ژٔنٛدٕرۍ وارِ دۄہ مگر بہٕ تہِ چھُس دَپان تۅہہِ بیٚیہِ کُنہِ جایہِ چھا وُچھان تیٚلہِ اَمہِ بوٚہ امہِ دۄہ چھا سُہ بیٚیہِ کُنہِ جایہِ تہِ وُچھان

مےٚ پیٚٹھ کٔرِو نا میٚہربٲنی مےٚ دیٛٲوِو تُہۍ اَمہِ دۄہ یہِ حَظ ٹایِم تہٕ بہٕ دیٛاوٕ ہا اتھ نَظر اَتھ دَنٛدَس یِماہ اَز دۅہَس تُہۍ ؤنۍتَو مےٚ اَکھ چیٖز ییٚلہِ تُہۍ ما تھٔوِو مےٚ اتہِ چِٹھۍ کٔڈِتھ تہٕ سۄ تھٲوِو اَدٕ چِٹھۍ تُہۍ ترٛٲوِتھ نَمبَر تھٲوِو رٔٹِتھ تہٕ مےٚ بہٕ حَظ کَرٕہوو تۅہہِ فون تَمہٕ دۄہ فیٖس کیٛاہ چھُ فیٖس کیٛاہ حظ چھُو ہیوان ڈاے ہَتھ حظ چھُوا فیٖس ہیوان دَوا وَوا چھا أتی میلَن کِنہٕ دَوا چھُ پیٚوان مارکیٚٹ اَنُن تہٕ دَوا چھُ اَنُن تِمنٕے نِش تی یا آ ایٚکٕس ریےٚ چھا یُس مےٚ کوٚرمُت چھُ سُے اَنا سۭتۍ کِنہٕ اَتہِ پیٚیہِ نوٚو ایٚکٕس ریےٚ کَرُن سُے انا سۭتۍ چَلو ٹھیٖک شُکرِیہ